گۄڈٕنیٚتھٕے ییٚلہِ أسۍ زیٚوان چھِ تہٕ گۄڈٕنیٚتھٕے چھِ اسہِ موج پَنٕنۍ کٲشرِس منٛز کٲشِر پٲٹھۍ کَتھ کَران گۄڈنِچی کَتھ سۄ چھِ وَنان لٔجیہ موج بَلاے یِتھٔے پٲٹھۍ اَمہِ کہِ وَجہ سۭتۍ چھِ اسہِ تَران سَمٕجھ کہِ یہِ چھِ سٲنۍ مادری زبان یۄس یہِ سٲنۍ یہِ زبان چھِ کشمیٖری زبان یہِ چھِ واریاہو ٲں ؤرۍ یو پٮ۪ٹھ آمٕژ بولنہٕ تہٕ سٲنۍ مول موج سٲنۍ ٲں ایٚنسِسٹٲرٕس یِم چھِ سٲنۍ برٛونٛہہ کالہِ ہِنٛدۍ لوٗکھ چھِ تِم چھِ ٲسۍ مِتۍ یہِ زبان بولان تہٕ تہٕ اسہِ چھِ اَتھ پٮ۪ٹھ واریاہ ایٚکٕسپیٖرینٕس حٲصِل تہٕ یِتھ کٔنۍ أسۍ سٲنِس سماجَس منٛز چھِ سٲنۍ لوٗکھ چھِ سٲنۍ لوٗکھ چھِ واریاہ زیادٕ یہِ زیادٕ تَر یِہٲے کشمیٖری بولان اسہِ چھِ یہِ کشمیٖری بولان تہٕ اسہِ چھِ اَتھ پٮ۪ٹھ واریاہ ایٚکٕسپیٖریَنٕس حٲصِل گٔمٕژ اگر اسہِ کانٛہہ تہِ کانٛہہ تہِ کَشمیٖری کانٛہہ تہِ سَخت لفظ کٲشِر پٲٹھۍ چھُ یِوان وَننہٕ تہٕ أسۍ چھِ تَمیٛک معنے ہیٚکان زٲنِتھ تہٕ أسۍ چھِ ہیٚکان تَمیٛک ٲں اصٕل پٲٹھۍ جواب دِتھ یۄس یہِ کَشمیٖری زبان چھِ یہِ چھِ ٲں ٲں واریاہ اصٕل زَبان تہٕ ٲں بیٚیہِ چھِ یہِ واریاہ خوٗبصوٗرَت زَبان